أسۍ چھِ سِنٛگٕل فیملی سانہِ فیملی منٛز چھُ مےٚ چھُ مول مےٚ چھِ موج مےٚ چھےٚ بیٚنہِ اکھ تہٕ مےٚ چھُ گرِ کُن آسنہٕ سَبب واریاہ پیار میٚلان تہٕ مےٚ چھُ باسان پَنٕنہِ جایہِ یۄس سِنگٕل فیٚملی چھےٚ آسان اَتھ منٛز چھُ روزنَس واریاہ مَزٕ تِکیازِ اَگر کۄکر پوٗتاہ اَنو اَتھ چھِ برکَت نیٚران تان جورہ جورہ چھِ یِوان تہٕ مَگرکٲم چھِ ہَنہ زیادٕے پَہم پیوان تہٕ روٗد سوال یِم میٲنۍ دوس چھِ تِم چھِ واریاہ وفادار مےٚ تَتھ منٛز چھُ عُبید مجید چھُ یِوان باست چھُ یِوان تہٕ تِم چھِ واریاہ خیال تھاوان میون یہِ بہٕ تِمن ونان چھُس اَگر مےٚ چکرس آسہِ گژھُن بہٕ چھُس تِمے سۭتۍ تُلان تہٕ أسۍ چھِ یِوان پانٛژن پانٛژن شیٚن دۄہن ژھٹھ مٲرِتھ پہلگام کِنۍ اَپٲری یِمن تارسر مارسر ناگن نٔژِتھ گرٕ واتان تہٕ ییٚمہِ ساتہٕ تہِ مےٚ کیٚنٛہہ اوترٕ اوس مےٚ یِتھٕے کٔنۍ آپریشن اوس مےٚ کَرُن مےٚ ٲس پیلز تہٕ تمہِ ساتہٕ تہِ آیہِ مےٚ پَنٕنُے یہِ دوس بکار یہِ اوس مےٚ تَمہِ ساتہٕ تہِ شانہ بہ شانہ کھڑا تہٕ ییٚمہِ ساتہٕ تہِ مےٚ آپریشن لوگُکھ کرُن سُہ اوس تٔتھی دروازس تَلے بِہتھ سُہ اوس پراران مےٚ یہِ کر نیرِ اورٕ واپس یِتھٕے کٔنۍ وَنہٕ بہٕ ییٚمہِ ساتہٕ تہِ خانٛدر وانٛدر چھُ آسان یِمن گرِ تٔم چھِ مےٚ بُلاوان تٔمۍ چھِ مےٚ تِہنٛدۍ گرِکۍ تہِ چھِ مےٚ سٮ۪ٹھاہ قدٕر کران لہذا وَنہٕ بہٕ زندگی منٛز گژھِ آسُن فیملی ہُنٛد ساتھ تہٕ بیٚیہِ پَتہٕ دوستن ہُنٛد ساتھ تیٚلہِ چھُ یَتھ زنٛدگی مَزٕ تہٕ یِتھ منٛز گوژ بیٚیہِ أکِس بیِٚیس بکار یُن تہٕ تیٚلہِ ہٮ۪کو أسۍ پانہٕ تہِ بروٚنہہ پٔکِتھ تہٕ اَمہِ عَلاوٕ ہٮ۪کو أسۍ ترقی تہِ کٔرِتھ